مےٚ ہسا چھُ پنٕنِس پانَس پؠٹھ فخٕر تِکیازِ مےٚ چھِ کُکِنٛگ تگان واریاہ اَصٕل بناوٕنۍ مےٚ چھِ پرؠتھ کانٛہہ سیُن تگان رنُن خاص کر مطلب پرؠتھ کانٛہہ ڈِشِز چھِ مےٚ تَگان بناوُن پرٛؠتھ کانٛہہ مطلب واریاہ تہِ چھِ گرس منٛز آسان پرٛؠتھ کینٛہہ ژۄچہِ وۄچہِ چھَس بہٕ ہؠکان آرام سان مےٚ ہسا چھِ سٲرٕے تہِ کٲم تگان خاص کر چھُ مےٚ کُکِنٛگ منٛز کُکِنٛگ منٛز چھَس بہٕ واریاہ مطلب اَصٕل یِوان ماننہٕ تِکیازِ اگر وٕنۍ کۄکُر آسہِ رَنُن کینٛہہ آسہِ رَنُن مےٚ چھِ گَرِکۍ دَپان تُہی رٔنیو چٲنِس چٲنِس سِنِس چھُ اَسہِ واریاہ لطافت یِوان مےٚ چھِ مطلب گَرِکۍ دَپان ژٕے رَن اگر ہسا بہٕ کُن گژھ مطلب رِشتہٕ دٲری منٛز گژھِ تَتہِ چھِ مےٚ دَپان وَل ژٕ ہؠکہٕ سیُن رٔنِتھ أسۍ ہسا چھِ أسۍ ہسا ٲسۍ ییٚتہِ مطلب ڈیرَس آسان ییٚتہِ یوٗنیورسٹی ٲسۍ ڈیرَس آسان پی جی ٲسٕس بہٕ کَران تَتہِ پَتہٕ ٲسۍ ٲسۍ مطلب فرینٛڈٕز زٕ ژور آسان تِم ٲسۍ دپان أسۍ کرو بدل کٲم ژٕ رَن بہٕ ٲسٕس پَتہٕ آرام سان ہؠکان سورُے تہِ کینٛہہ رٔنِتھ مطلب بَتہٕ تہِ ٲسٕس رَنان سیُن ٲسٕس رنان پرٛؠتھ کینٛہہ ٲسٕس بہٕ ہؠکَان بہٕ تِم ٲسۍ دَپَان باقٕے کٲم کَرو نہٕ أسۍ کینٛہہ ژٕے رَن ژٕ چھَکھ واریاہ تہِ اَصٕل رنان تہٕ ژٕ رَن تہٕ مطلب چٲنِس سِنِس چھُ اَسہِ واریاہ تہِ مَزٕ یِوان مےٚ چھِ گَرِکۍ تہِ وَنان مطلب چون سیُن مطلب ژےٚ سیُن رَننہٕ کانٛہہ مےٚ چھَس واریاہ فخر پنٕنِس پانَس پؠٹھ مےٚ چھ تَگان رَنُن مطلب مےٚ چھُ تَگان واریاہ اَصٕل رَنُن اگر مےٚ کینٛہہ تہِ ڈِش تیٚن بَناوُن بہٕ ہؠکہٕ آرام سان مےٚ چھُنہٕ کٕہٕیٖنۍ تہِ دِکت یِوان کُنہِ منٛز مطلب بہٕ ہؠکہٕ سورُے تہِ کٔرِتھ